ہٮ۪لو اسَلامُ علیکُم آ ؤنِو سَہ کیٛازِ تۄہہِ کیٛاہ تۄہہِ کیٛاہ اوستہٕ کیٚنٛہہ کیٛاہ نِمُت کیٛاہ خٲرٕے اوسا تۄہہِ کیٛاہ مطلب مےٚ ؤنِوٕ حظ ڈِٹیل سان ٹھیٖک ٹھیٖک

تۄہہِ کوٚروٕ اَمہِ برونٛہہ ٹٮ۪سٹ کانٛہہ یہِ چھُنہٕ مَسلہٕ کینٛہہ تُہۍ نِیِو پٮ۪رسٹٕمال نِو تۄہہِ

تَمہِ سۭتۍ باسیو نَہ فرق کِہیٖنۍ تۄہہِ ما چھُ چکَر وکر بیٚیہِ گیوٗر ویوٗر باسان ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تیٚلہِ کٔرِو تُہۍ رٮ۪سٹ بیٚیہِ بیٚیہِ تھٲیِو احتِیاط پتہٕ کٔرِو تھوڑا کھٮ۪ن چٮ۪نس اچھا ٹھیٖک چھُ تیٚلہِ کٔرِو تُہۍ کٲم تُہۍ یِیِو میون کِلنِک تہِ بہٕ وٕچھہو کیٛاہ تۄہہِ کیٛاہ دٔلیٖل مےٚ چھِ یہِ صَفا قٔدلہٕ بہٕ چھُ آسان لگ بگ صُبہِ پٮ۪ٹھ دَ صُبہِ دَہہِ پٮ۪ٹھ لگ بگ دۄن تانۍ اہن حظ آ مَنڈے ٹُو وٮ۪نٕزڈے اَہن حظ آ بہٕ آسہٕ پگاہ پگاہ یِزیو تُہۍ مگر دَہہِ پٮ۪ٹھ دۄن تانۍ آسو مےٚ چھِ صوفی میٚڈِکیٹ بوزان چھِو حظ یِہوے حظ بہٕ آسو دۄن تانۍ اَتہِ دُکانَس پٮ۪ٹھ تہِ تُہۍ کٔرِو سُہ ٹٮ۪سٹ پتہٕ أنِو مےٚ نِش تہٕ پتہٕ وٕچھو بہٕ اصٕل پٲٹھۍ تۄہہِ کیٛاہ دٔلیٖل چھَو پتہٕ وَنو بہٕ تَمی یہِ حظ یہِ علاج تہٕ پتہٕ وُچھو أسۍ اَہن حظ پتہٕ اِیِو تُہۍ مےٚ نِش سُہ ڈٮ۪رٮ۪ک بہٕ آسن وَہ دۄن تانۍ دُکانس پٮ۪ٹھٕے چلو بِہِو خۄدایَس ٹھیٖک چھُ پگاہ یِزیو چلو بہِ بِہِو خۄدایس حوال